آ بِلکُل مےٚ چھُ واریاہ زیادٕ پسنٛد ییٚمہِ ساتَن بہٕ نِوٕز پیپر چھَس پران مےٚ چھِ آسان واریاہ زیادٕ اِنتظار کہِ بہٕ پَرٕ وۄنۍ پَزٕلٕز تہِ بیٚیہِ یِم کومِکٕس وومِکٕس چھِ آسان مےٚ چھِ آسان یِمَن ہُنٛد واریاہ زیادٕ بے صبری سان اِنتظار یُس مےٚ یہِ رُٹیٖن چھِ ریٖڈِنگ یُس یہِ نِوٕز پیپَر ریٖڈ کَرنُک سُہ چھِ آسان صُبحَس ٲٹھ بَجے چھَس بہٕ آسان بے صبری سان اِنتظار کران أتھۍ نِوٕز پیپَرس کہِ کَر واتہِ بہٕ وٕچھِ آز کیٛاہ کومِکٕس چھِ یا پَزٕل وَزٕل چھِ یہِ چھِ مےٚ واریاہ زیادٕ پسنٛد